ییٚتہِ ہسا چھِ بٕڑن ہٕنٛدۍ خٲطرٕ فیسلٹی شُرٮ۪ن ہٕنٛدۍ خٲطرٕ ییٚتہِ ہسا چھِ فیسلٹی اصل ہسپتال چھِ مطلب شُرٮ۪ن ہٕنٛدۍ خٲطرٕ چھِ پتہٕ تِم مطلب کُنہِ جٲے خۄدا کٔرٕنۍ رحم اٮ۪کسیڈنٛٹ چھُ گژھان تمہِ خٲطرٕ چھُ خوٗن دِنہٕ خٲطرٕ تیار آسان مطلب کٲنٛسہِ چھُنہٕ آسان مکان تمہِ خٲطرٕ چھِ دِوان تِمن مر مطلب کران چھِکھ واریاہ تہِ کینٛہہ ہُہ ہٮ۪لٕپ چھِکھ کران مطلب جمعاتی اسلامی چھ دِوان سُہ زکات صدکہٕ چھِ دِوان مطلب سُہ تہِ دِوان یہِ اٮ۪کسیڈینٛٹ چھُ کُنہِ جٲے گژھان پتہٕ چھُ تِمن خوٗن ضروٗرت سُہ تہِ چھِ دِوان شُرٮ۪ن ہٕنٛدۍ خٲطرٕ چھِ ہسپتال بڑٮ۪ن ہٕنٛدۍ خٲطرٕ چھِ حفاظت مکان چھُنہٕ کٲنٛسہِ آسان سُہ تہِ چھِ دِوان مطلب یہِ غریٖبی چھِ کٲنٛسہِ آسان تمہِ خٲطرٕ تہِ چھِ ہٮ۪کان مدد کٔرتھ مد چھِ کران جمعاتی اسلامی چھِ عیٖد عیٖد عیٖد چھِ آسان لکٕٹۍ عیٖد چھِ آسان بٔڑ عیٖد چھِ آسان تتھ پٮ۪ٹھ چھِ ضۄدکہٕ وۄدکہٕ سۄمراون تہٕ سُہ چھِ دِوان سُہ چھِ سُہ چھِ ہٮ۪کان أسۍ دِتھ مطلب یہِ غریٖبن مدد کرنہٕ خٲطرٕ تہِ چھِ اس چھِ ییٚتہِ دِوان کٲنٛسہِ چھُ آسان مطلب واریاہ غریٖب سڑکن پٮ۪ٹھ چھُ آسان أڈۍ غریٖب بِہِتھ تِمن چھنہٕ آسان جاے بیٚہنہٕ خٲطرٕ تِمن خٲطرٕ چھِ دِوان مرمتھ پتہٕ چھِ تِم جاے بناوان مطلب یہِ چھُنہٕ آسان کٲنٛسہِ چھُنہٕ آسان رۄپیہِ دہ چندس منٛز پتہٕ ییٚلہِ واتان چھُ کانٛہہ چھُ ونان کٲنٛسہِ مےٚ چھنہٕ رۄپیہِ دہ سُہ چھُ ہٮ۪کان دِتھ یہِ چھُ ہٮ۪کان چھُ رۄپیہِ دہ کٲنٛسہِ دِتھ کانٛہہ چھُ آسان واریاہ غریٖب واریاہ سُہ تٔمِس تہِ چھ ہٮ۪کان مدد کٔرتھ بٕڑن ہٕنٛدۍ خٲطرٕ چھِ حفاظت بٕڑٕ فنڈ چھِ سُہ چھِکھ دِوان مطلب کٲنٛسہِ چھُنہٕ آسان خاںٛدار تٔمِس چھ ہٮ۪کان پۄنٛسہٕ دِتھ کٲنٛسہِ زنان مٔہنوِس چھُنہٕ آسان خاںٛدار تٔمِس چھِ ہٮ۪کان خانٛدارس چھِنہٕ آسان کٲنٛسہِ خانٛدارٮ۪نۍ پتہٕ چھِ ہٮ۪کان تِمن مدد کٔرتھ بٕڑن وٕڑن چھِ ہٮ۪کان یورٕ مدد کٔرتھ یِم اولڈ اولڈ ایج آسن تِمن ہسا چھِ ہٮ۪کان مدد واریاہ تہِ کینٛہہ کٔرتھ ییٚتہِ ہسا چھُ تمہِ خٲطرٕ واریاہ فیسلٹی ییٚتہِ چھِ دِوان ہسپتال چھِ یہِ چھُ بٮ۪مار چھُ آسان بچہِ تٔمِس چھِ دِوان تٔمِس چھِ نِوان ہسپتال تمہِ خٲطرٕ چھِ واریاہ واریاہ حفاظت چھِ بچن ہٕنٛدۍ خٲطرٕ سُہ تہِ چھِ دِوان بٕڑن ہٕنٛدۍ خٲطرٕ چھِ غریٖبی چھِ آسان کٲنٛسہِ تٔمِس چھِ ہٮ۪کان مدد کٔرتھ یہِ چھُ آسان کانٛہہ چھُ آسان سرکن پٮ۪ٹھ کٲنٛسہِ چھنہٕ آسان رۄپیہِ دہ چندس بٮ۪مار دٲری چھِ ہسپتالن منٛز آسان تہٕ کانٛہہ چھُ آسان ہسپتالن منٛز بٮ۪مار تٔمِس چھنہٕ آسان دہ رۄپیہِ تہِ پیشنٹس لاگنہٕ خٲطرٕ مطلب تٔمِس نِش پتہٕ چھُ سُہ ونان مےٚ چھنہٕ دہ رۄپیہِ تہِ تٔمِس چھِ ہٮ۪کان دِتھ سُہ